یُس یہِ کوسچٮ۪ن چھُ تُہُنٛد یُس یہِ سَوال چھُ تُہُنٛد اَتھ جَواب برونٛہہ گۄڈ کَرٕو أسۍ یہِ کَتھ زِ کٲشِر زَبان کَتھ کَتھ جایہِ چھِ یِوان بولنہٕ ہِنٛدُستانَس منٛز تَقریٖباً چھ یِہے اَکھ جاے یَتھ ناو چھُ کَشمیٖر اتی یوت چھِ یِوان کٲشِر زَبان بولنہٕ

یہِ کِتھ پٲٹھۍ کَرو أسۍ یہِ کٲشِر زَبان پرٛموٹ پرٛموٹ بروٚنٛہہ کَرو أسۍ کَتھ یہِ کِتھ پٲٹھۍ بَچاوون أسۍ فِیوٗچَر خٲطرٕ امہِ خٲطرٕ چھِ ساروے کھۄتہٕ بٕڑ اَکھ کَتھ یۄس نہٕ آزٕ ییٚتہِ کٕشیٖرِ منٛز چھِ گَژھان کِہیٖنہٕ سۄا گٔے یُتھُے نٔو جٮ۪نریٚشَن چھَ یعنی نٔو پوٚے نٔو پیٖڈی چھےٚ زٮ۪وان أسۍ چھِ ڈیریکٹ تِمن سۭتۍ کَران اردوٗ پٲٹھۍ کَتھ ؤری گَژھِ اوردوٗ لاگان کَرُن تِمن چھُنہٕ کٲشر تَران فِکرِ پتہٕ چھِ تِم تَتھ وَنوٚ بانٛٹہٕ پٲرِم کٲشر کَران تہٕ سُہ چھُنہٕ تِمن سۭتۍ کَرُن یعنی گۄڈنٮ۪تھ ییٚلہِ اِنسان زیٚیہِ ؤری گَژھِ کٲشر پٲٹھۍ گَژھِ تٔمِس سۭتۍ کَتھ کَرٕنۍ یِتھ پٲٹھۍ بییہِ چھِ کٲشر اسہِ پَنٕنۍ مادری زَبان میٖٹھ زَبان بییہِ باقِیَن چھِ تَران یعنی فِکرِ تہِ نہ یُہُنٛد کَلچر کیاہ چھُ ییٚلہِ کٲشِر پٲٹھۍ کَرو کَتھ تہٕ پَنٕنۍ کٲشِر زَبان ساروے کھۄتہٕ بوٚڑ حَدف چھُ یُہوٚے زِ یہِ یُہوٚے یعنی یُس نوٚو بَچہِ زیٚیہِ یعنی تٕمِس سۭتۍ کٲشِر پٲٹھی کَتھ کَرٕنۍ کٲشِر پٲٹھی تٕمِس سَمجاوُن پتہٕ اوردوٗ سُہ تَگہِ تٕمِس وار وار پانٕے منٛز کٲشر منٛز اردوٗ البتہ ییٚلہِ گۄڈنیتھٕے کَرو یِتھ پٲٹھۍ یِتھ پٲٹھۍ ڈَبٕل ڈَبٕل تہٕ اَتھ چھِ گَژھان پتہٕ کٲشر زبانہِ گَژھان اورٕ یور امی سۭتۍ ہٮ۪کو أسۍ یہِ زِیادٕ بَچٲوِتھ تہٕ واریاہ طٔریٖق چھِ بییہِ یعنی ییٚمہِ سات بییہِ پرٛموٹ تہِ کِتھ پٲٹھۍ کرہون سُہ تہِ وَنو أتھۍ منٛز حظ تہٕ ییٚمہِ سات کُنہِ سات أسۍ یہِ ویٖڈیو کھالو اِنَسٹاہَس پٮ۪ٹھ یا کُنہِ سوشل میٖڈیاہَس پٮ۪ٹھ کھالو أسۍ ویٖڈیو تہٕ کینٛہہ آسہِ اسہِ وَنُن سُہ تہِ وَنو أسۍ کٲشِرۍ زَبانۍ سۭتی تِتھ پٲٹھۍ گَژھِ پرٛوموٹ سٲنۍ کٲشِر زَبان یعنی باقی وٕچھَن یہِ کیاہ چھُ وَنان یعنی بییہِ چھِ وَنان کٲشرِس منٛزٕے ییٚمہِ سات انسان بییہِ ٲسِو تُہُۍ اِمیجِن کٕرِو تُہُۍ ییٚمہ سات اِنسان کٲشِر زَبان چھِنہ بوٚزان اَکھ تہٕ مَزٕ ہِیوٗ چھُ یِوان بوزنَس فیٖل چھُ یِوان أنٛدٕرۍ کِنۍ فٹ چھِ نیران پوٗرٕ یعنی پوٗرٕ ایکسپلین چھِ ہٮ۪کان کٲشِر مَنٛزٕے کٕرِتھ تمہِ خٲطرٕ چھُ یعنی سوشل میٖڈیا ییٚمہِ سات تہِ یوٗز کَرو کٲشِر زَبانے کٕر یوٗز بییہِ ییٚمہِ سات تہِ دوستَن باقِیَن رِشتہٕ دارَن سۭتۍ کَتھ کٕر سۄ تہِ کٕر کٲشِر زَبانہِ مَنٛزٕے کٕر کَتھ یوٗتاہ تِیوٗتاہ کَرُن کٲشِر زَبانہِ منٛزٕے کَتھ اَمے سۭتۍ بَچہِ کٲشِر زَبان نَتہٕ چھُ گۄڈنِیُک ٹارگٮ۪ٹ یُس کَلچَرَس چھُ آسان کَلچَر ہَٹاونُک ٹارگٮ۪ٹ چھُ آسان گۄڈنٮ۪تھ یِہِنٛز لینٛگویج کٕرِو سا خَتم لینٛگویج خَتم نہ گَژھنہٕ خٲطرٕ چھِ اَسہِ ساروے کھۄتہٕ بوٚڑ یعنی کَتھ کَرٕنۍ تَتھ لینٛگویج منٛز کَتھ کَرٕنۍ سُہ چھُ ساروے کھۄتہٕ بوٚڑ چیٖز تہٕ یہِ چھُ یعنی اَکھ چیٖزٕے یہِ گوو کینٛہہ ووٚن مےٚ تھوڑا بہت اَتھ مُتعلِق حظ